اَسَلام عَلیکُم بہٕ چھَس بَنڈپوٗرٕ روزان مےٚ چھ واریاہ شوق گۄڈنیُک شوق چھُ مےٚ اَسہِ چھُ مَکان مَگَر سُہ چھُ اُکہ پوٚہَر بَنٲیِتھ مگر مےٚ چھُ شوق سُہ گوٚژھ آسُن تتھ گوٚژھ آسُن بیاکھ پوٚہَر بَنٲوِتھ مےٚ چھ شوق تتھ گوٚژھ آسُن بیاکھ پوٚہَر بَنٲوِتھ سُہ گوٚژھ آسُن اصل پٲٹھۍ تتھ گوٚژھ آسُن رَنٛگ کٔرِتھ اصل پٲٹھۍ فِٹِنٛگ کٔرِتھ تتھ گوٚژھ آسُن بیٚیہِ باتھروٗم ہیٚرے ہیٚرمہِ سی پوٚہرَس یُتھ نہٕ بۄن پیٚیہِ ہے وَسُن کِہیٖنۍ یہِ چھُ مےٚ شوق واریاہ شوق چھ مےٚ کیاہ مےٚ گوٚژھ اصل مَکان آسُن اَسہِ چھ خۄدایَس حَوال اصل مَکان پوٚہَر اکھ سُہ چھُ اصل مگر مےٚ چھُ شوق اَسہِ گوٚژھ آسُن بیاکھ پوٚہَر تتھ کھٲلِتھ بیٚیہِ گٔژھ آسٕنۍ میٹِنٛگ ترٲیِتھ تہٕ مَکانَس سٲرسٕے فِٹِنٛگ کٔرِتھ سورُے کینٛہہ واڑروٗم آسٕنۍ بَنٲیِتھ تہٕ اصل پٲٹھۍ گَژھِ آسُن یہِ چھُ مےٚ شوق بیٚیہِ چھِ بیٚیہِ چھِ مےٚ شوق بہٕ بَناوہہَ وٲر تتھ مَنٛز بَناوہہَ بہٕ سٲری سبزی ووٚل ووٚل لاگہَس گَنٛڈٕ لاگہَس ہاکھ لاگہَس مَطلَب مےٚ گَژھِ تتھ زیادٕ زیادٕ نیرُن اصل پھٲیدٕ گَژھِ مےٚ یُن یہِ چھُ مےٚ شوق بہٕ چھَس بَناوان وٲر مگر بہٕ چھَس دَپان مےٚ گَژھِ ہے تتھِ ژوٚر نیرُن واریاہ ژوٚر تمہِ مَنٛز نیرُن سبزی اِ چھِ مےٚ شوق بیٚیہِ چھِ مےٚ شوق مےٚ گَژھِ ہَن آسٕنۍ واریاہ پونٛسہٕ کیازِ مےٚ چھ شوق بہٕ گٔژھٕس اَکہِ دۄہ لاگٕنۍ اکھ سوٗٹ بیٚکہِ دۄہ لاگٕنۍ بیاکھ سوٗٹ یہِ چھ مےٚ واریاہ شوق کیازِ اَسہِ چھِ ہَمساے نوٚش اکھ سۄ چھِ سۄ چھِ مےٚ واریاہ خۄش گَژھان کیازِ سۄ چھِ لاگان اصل اصل سوٗٹ اَکہِ دۄہ چھِ لاگان اکھ سوٗٹ تہٕ بیٚکہِ دۄہ چھِ لاگان بیاکھ سوٗٹ مےٚ تہِ چھ شوق اگر مےٚ آسہَن گُتٕلۍ پونٛسہٕ مےٚ چھُ شوق بہٕ انہٕ ہا گُتٲلۍ سوٗٹ پاکِستانی سوٗٹ اَنہا واریاہ سوٗٹ اَنہا بہٕ کیازِ مےٚ چھِ تِم واریاہ پَسَنٛد لَگان مےٚ چھِ شوق یہِ بہٕ لاگہٕ ہا اَکہِ دۄہ لاگہٕ ہا اکھ سوٗٹ بیٚکہِ دۄہ لاگہٕ ہا بیاکھ سوٗٹ کیازِ بہٕ چھَس واریاہ شوقیٖن مےٚ گوٚژھ آسُن اصل مےٚ گوٚژھ آسُن واریاہ کینٛہہ واریاہ گَژھِ مےٚ آسُن بوٚرُت کیازِ مےٚ چھِ واریاہ خۄش گَژھان یہِ لاگُن ییٚلہِ کانٛہہ اصل پٲٹھۍ لاگان چھُ پَلو مےٚ چھُ واریاہ خۄش گَژھان بیٚیہِ چھَس بہٕ کَران گَرٕچ کٲم بہٕ چھَس کَران سٲری گَرٕچ کٲم وٲر تہِ چھَس بہٕ بَناوان سبزی تہِ چھَس بہٕ بَناوان بہٕ چھَس گَرٕ کٲمٕے کَران گاو تہِ چھِ اَسہِ بہٕ چھَس گُپَن تہِ رَچھان بیٚیہِ چھَس بہٕ کۄکَر تہِ رَچھان بہٕ چھَس سٲری کینٛہہ کٲم کَران یہِ گَرَس مَنٛز آسان چھ صُبحٲے چھَس وۄتھان تہٕ بِستَر چھَس وَٹان پَتہٕ چھَس تمِہ پَتہٕ ڈُیِتھ کَڑان رَنان چھَس رَنان چھَس ڈُیِتھ چھَس کَڑان تٕژھ چھَس ہیٚوان سٲرسٕے نیٚبرٕ چھَس ڈُوان آنٛگنَس پھَش چھَس تراوان سٲرسٕے تکیازِ مےٚ گوٚژھ نہٕ یہِ آسُن اِتھے کنۍ کِہیٖنۍ مےٚ گٔژھ آسٕنۍ واریاہ صاف جاے أتی چھَس بہٕ پَتھَر بیٚہوان مےٚ چھِ وٲر مےٚ گٔژھ آسٕنۍ صَفٲیی مےٚ گوٚژھ آسُن واریاہ جاے گٔژھ مےٚ صاف آسٕن أتی ای مےٚ وۄنٛدٕ پَتھَر بیٚہنَس بہٕ چھَس واریاہ کٲم گَرِ کَران بیٚیہِ مےٚ چھِ یہ شوق بہٕ چھَس بیٚیہِ گیٚوان مےٚ چھُ شوق مےٚ گَژھِ بہٕ گٔژھٕس ہِٹ گَژھٕنۍ بہٕ چھَس کُنتہٕ خاندرَس پیٚٹھ گیٚوان یا کٲنٛسہِ تہِ رِشہٕ دارَس چھ آسان خاندَر مےٚ چھِ تمہٕ دہ دۄہ برونٛہہ وَنان نہ ژٕ ایٖزِ تور ژٕ چھَکھ واریاہ اصل گیٚوان اَسہِ چھُ واریاہ خۄش لَگان چون گیٚوُن بہٕ چھَس واریہن خاندرَن پیٚٹھ گیٚونہِ گَژھان بیٚیہِ چھَس بہٕ بیٚیہِ چھِ مےٚ واریاہ خۄش گَژھان کٲشٕر بٲتھ بیٚیہِ چھَس بہٕ نَژان خاندرو پیٚٹھ مےٚ چھُ واریاہ خۄش لَگان ییٚلہِ کٲنٛسہِ گیٚوَن وٲلۍ چھِ آسان بہٕ چھَس بَچہِ کٔٹِس سۭتۍ نَژنہِ وۄتھان بیٚیہِ چھَس بہٕ تمنے سۭتۍ گیٚوان کیازِ مےٚ چھ واریاہ پَسَنٛد لَگان بہٕ چھَس واریاہ خۄش گَژھان بہٕ چھَس دَپان بہٕ گٔژھٕس ہِٹ گَژھٕنۍ اتھ گیٚونَس مَنٛز مےٚ چھ واریاہ شوق بہٕ گٔژھٕس ہِٹ گَژھٕنۍ مےٚ چھ واریاہ پَسَنٛد لَگان گیٚوُن گِندُن بہٕ چھَس واریاہ خۄش گَژھان ییٚلہِ کٲنٛسہِ خاندَر چھُ آسان پَتہٕ چھَس بہٕ تور گیٚونہِ گَژھان مےٚ چھ واریاہ مَزٕ لَگان